اَسَلامُ علیکُم ییٚتہِ ہسا چھِ سؠنٹَر پؠوَان مطلب تِلہٕ سؠنٹَر چھِ پؠوان سٕژٕ سینٛٹر چھِ پؠوَان پھیٖم چھِ پؠوَان سِلایہِ سیٚنٹَر یِمَن چھِ یِم کورِ چھِ گژھان پَتہٕ سیٚنٹَر یِمَن چھِنہٕ سر توجوٗ دِوان کِہیٖنۍ اَکہِ بَجہِ چھِ یِمَن لَنچَس ترٛاوَان تہٕ نِوان چھِکھ ترٛیٚیہِ بَجہِ تانۍ ترٛیٚیہِ بَجہِ چھِکھ چھُٹی کراان مطلب پوٗرٕ دۄہَس چھِنہٕ یِمن سَر ڈیوٗٹی دِوان کِہیٖنۍ نہ چھِ یِمن سزٲنی پوٗرٕ دۄہَس تَتہِ یِم ہَسا چھِ تھاوَان یِمَن اوٗرۍ چاروایَن ہٕنٛدۍ پٲٹھۍ ترٲیِتھ سیٚنٹرَس منٛز تہٕ پَن چھِ گژھان سار پَتہٕ چھِنہٕ یِمَن تَوَجوٗ دِوَان کِہیٖنۍ